سلام علیکُم وعلیکُم سَلام آ بہٕ چھَس ؤنو آ روٗم چھُ اکھ روٗم چھُ اَسہِ اَیٚویلیبُل اَسہِ چھُ خٲلی اکھ روٗم تہٕ تُہۍ ؤنو اگر ضروٗرت چھُ اِنشاء اللہ تہٕ بَنہِ کیٚنٛہہ ٹٮ۪نشَن تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن روٗم بَنہِ

آ اتھ چھُ نیٚبر کُن تھوڑا لۅکُٹ کِچَن کٔرِتھ ییٚتٮ۪تھ تُہۍ کُکِنٛگ وُکِنٛگ ہیٚکِو کٔرِتھ سُہ چھُ اتھ اَٹیچیٕے نہَ نہَ نہَ ییٚتہِ چھُ یِونٕے غٲر لٔڑکہٕ لٔڑکہٕ چھِنہٕ أسۍ کیٚنٛہہ ییٚتہِ چھِ کورے زیادٕ لٔڑکَن چھُ نہٕ ییٚتہِ نہَ نہَ نہَ تہِ چھُ پوٚز آ پوٚز چھُ تۄہہِ چھُو پرٕٛژھُن ضروٗری یوٗز کٔرِتھ آ آ تیٖژ ہَن چھُ تہٕ مگر سۄ پرٛابلم چھَنہٕ ییٚتہِ کیٚنٛہہ ییٚتہِ چھُ سارنٕے پَنُن پَنُن واش روٗم روٗمَس الگ الگ ییٚتہِ چھ بیٚیہِ گٔرلٕزاے کورے چھِ ییٚتہِ أسۍ چھِ مَنتھلی ہٮ۪وان ترٛےٚ ساس حظ نہَ نہَ ییٚتہِ چھ سارنِے ہٮ۪وان تِم حظ أکِس ما کرو کم بہٕ چھَس سارنٕے ترےٚ ساس ہٮ۪وان نہَ اِنشاء اللہ وُچھو ہیٚکہِ نہٕ گٔژھِتھ کیٚنٛہہ تہٕ وۅنۍ تَمہِ پَتہٕ تہِ کیٚنٛہہ چھَنہٕ ہیٚکو کیٚنٛہہ کٔرِتھ تھوڑا بہت آ اِنشاء اللہ تُہۍ یِیِو دِیِو نَظر تۄہہِ کیٛاہ باسٮ۪و پَنٕنہِ حِساب فِٹ چھا تۅہہِ چھُوا بیٚیہِ کانٛہہ سۭتۍ کِنہٕ تُہۍ چھُو کُنُے اَچھا اَچھا کیٚنٛہہ چھُنٕہ تہٕ یِیِو تُہۍ دِیِو نَظَر پے

نہَ تہِ چھُ پوٚز مگر وُچھُن چھُناہ روٗم تہِ چھُ واریاہ اَصٕل تہٕ باتھ روٗم تہِ چھُ اَصٕل تہٕ تۄہہِ گَژھوٕ نہَ کُنہِ چیٖزِچ دِکَت گَژھٮ۪وٕ نہٕ تۄہہِ ییٚتہِ چھُ سورُے کیٚنٛہہ اَیٚویلیبُل آ اِنشاہ اللہ ییٖزیٚو تہٕ دیٖزیٚو پنٕنی نَظَر پَننہِ حِساب تۄہہِ کیٛاہ باسٮ۪و پَتہٕ تہٕ تُہۍ ییٖزیٚو